یُس مےٚ گۄڈٕنیُک چیٖز اوٚن سُہ اَنے مےٚ اَکھ بانہٕ مطلب اَکھ کرٛاکری چیٖز اَنے مےٚ پَلیٹہٕ سُہ مجمہٕ یَتھ منٛز أسۍ پَژھٮ۪ن یہِ ژوٚٹ ووٚٹ چھِ نِوان ییٚلہِ مےٚ سُہ اوٚن سُہ اوس باسان واریاہ اَصٕل مگر یُتھٕے مےٚ سُہ گَرٕ اوٚن تَتھ لٔج تَتھ یُس ہیٚرِم سۄ کَوَر اوس سُہ گوٚو تَتھ سورٕے تھوٚد ؤتھِتھ اَکھ پیوٚو مےٚ سُہ واریاہ زیادٕ دروٚگ بیٚیہِ درٛاو نہٕ تَتھ کِہیٖنۍ نہٕ مےٚ آسہِ نہٕ سُہ اَکہِ لَٹہِ تہِ یوٗز کوٚرمُت سُہ تھوٚو مےٚ خٲلی ہیوٚکُن تھٲوِتھ ہیوٚکُن ییٚلہِ مےٚ تھوٚو پَتہٕ گوٚو سُہ سورٕے فُل گوٚو سُہ خراب سُہ لوٚگٔے نہٕ مےٚ کُنہِ بیٚیہِ پیوٚو ساروی کھۄتہٕ درٛوٚگ سُہ پیوٚو پَنٛدہَن شَتَن سُہ چیٖز تٔمۍ چیٖزَن کٔرٕس بہٕ واریاہ تَتھ کَمپٔنی سۭتۍ تہِ گٔے مےٚ پَتہٕ نفرت تہِ مطلب تیُتھ اوس سُہ واریاہ موٚکُر چیٖز